وٕنکٮ۪ن کھٔژٕس بہٕ أکِس گاڑِ منٛز تہٕ یَتھ منٛز چھُ یُس مےٚ یہِ ڈرٛیوَر یُس یہِ گٲڑۍ چَلاوَن وول چھُ مےٚ أمِس چھَنہٕ ماسٕک لٲگِتھ کِہیٖنۍ تہٕ أمِس چھےٚ یہِ پَتہ کہِ آز چھےٚ یِم بٮ۪مارِ کووِڈ ناینٹیٖن چھُ یُس وٕنکٮ۪ن وارِیاہ زیادٕ پھٔہلان چھُ اَکھ أکِس بیٚہن اگر اِنسان اَکھ أکِس نِش بِہیہِ یہِ چھِ وارِیاہ زیادٕ پھٔہلان تہٕ أمِس چھَنہٕ یہِ ماسٕک لٲجمٕژ کِہیٖنۍ تہٕ بہٕ چھَس وارِیاہ مایوٗس تہٕ تِکیٛازِ تہِ مےٚ چھَنہٕ پاے کہِ یہِ کیُتھ اِنسان چھُ یہِ کیٛاہ چھُ کَران أمِس چھُنہٕ ہَیجیٖنا ویجیٖنہ یہِ مٔکریار چھُ أمِس أمِس یہِ چھُنہٕ خاص صاف تہِ کِہیٖنۍ تہِ بہٕ چھَس یَژھان تَوَے یہِ تہٕ بیٚیہِ اگر نہٕ یِم باقیَن گاڑٮ۪ن تہِ چھِ کھَژان یا أمۍ سٕنٛز گاڑِ تہِ کھٔژٕس بہٕ أمِس چھےٚ وارِیاہ زیادٕ یِم سیٖٹہٕ یِم چھےٚ أمِس چھےٚ وارِیاہ زیادٕ مٔکرِ تہٕ بہٕ چھَس یَتھ گورمٮ۪نٛٹ یۄس یہِ ٹرٛانَسپوٹ یۄس یہِ اٮ۪جَنسی چھےٚ یَس یہِ گاڑٮ۪ن ہٕنٛز یۄس یہِ ایجَنسی چھےٚ بہٕ چھَس یِمَن أپیٖل کَران زِ یِمَن کٔرِو سا یِمَن ؤنِو سا یِم یِم مٔکرِ یِم سیٖٹ چھِ آسان یِم یُس یِمَن یہِ کَوَر چھِ پٮ۪ٹھ یِوان لاگنہٕ یہِ تھٲیِو سا صاف یا یۄس مٔکٕرۍ یِم گاڑِ چھِ آسان یِم تھٲیِو سا صاف تہٕ تِکیٛازِ تہِ وٕنکٮ۪ن تہِ کھٔژٕس بہٕ گاڑِ یہِ چھِ ماسکہِ وَرٲے یہِ اِنسان اگر نہٕ أمِس ماسٕک بَنے توتہِ ہیٚکہِ ہے یہِ یۄس أمِس پَنٕنۍ دٔج چھےٚ سَہ صاف دٔج ہٮ۪کہِ ہے یہِ پنٛنِس اَتھ بٕتھِس بٕتھِ تھٲیِتھ تاکہِ اگر یہِ اگر یہِ پوٚن تہِ ترٛایہِ ہے یا اگر یہِ بٮ۪مار تہِ آسہِ ہے تِم پھٔلٕہن نہٕ بیٚکِس کُن کِہیٖنۍ تہٕ بیٚیہِ یِم سیٖٹ چھِ آسان یِمَن تہِ آسان یِم کَوَر بَدلاوان یِمَن آسان رُکاوان اَڈوتہِ دَپان آسان ہانکھ یِم مٔکٕرۍ کیٛازِ چھُ تۄہہِ تھٲیمٕتۍ یِم کَوَر یِم گاڑِ کیٛازِ چھُو تۄہہِ مٔکرِ تھایمَژٕ بیٚیہِ اَگر نہٕ بیٚیہِ چھُکھ نہٕ آسان یِم ژور ژور ترٛےٚ ترٛےٚ بَرٕنۍ گاڑین کِہینۍ تہِ کیٛاہ وٕنکٮ۪ن تہِ چھَس بہٕ أسۍ چھِ ترٛےٚ ترےٚ بِہِتھ گاڑِ منٛز ونہِ کیٛاہ پَتاہ یِم اکھ أکِس بیی چھےٚ اکھ أکِس نَزدیٖک بیٚہنہٕ سۭتۍ کیٛاہ چھُ گژھان بٮ۪مارِ چھےٚ پھٔہلان آز پَزِ وارِیاہ دوٗر بِہُن اَکھ أکِس یُس یہِ کووِڈ ناینٹیٖن یُس یہِ کووِڈ آو اَمہِ سۭتۍ گٔے وارِیاہ بٮ۪مارِ پٲدٕ اَمہِ سۭتۍ پھٔہلے وارِیاہ بٮ۪مارِ پَزِ اِنسانَس الگ الگ پَزِ روزُن ٹٮ۪سٹہٕ کَزَن پَزَن کَرٕنۍ یِم تہِ یِم ڈاکٹَر تھاوان چھِ تِم ٹٮ۪سٹہٕ کَزَن پَزَن اَسہِ کَرٕنۍ ییٚمہِ کووِڈ نِش پَزِ اَسہِ دوٗر روزُن اَسہِ پَزِ یُس یہِ وٕچھُن وُچھُن آب چھُ یہِ پَزِ اَسہِ چیوٚن اَسہِ پَزِ اَمہِ مٔکریار نِش دوٗر روزُن اَسہِ پَزَن یِم پَلیٹ چھَلٕنۍ اَسہِ پَزَن یِم چَمچہِ چھَلٕنۍ اَسہِ پَزِ نہٕ یہِ ہوٹَل ہوٹَل یُس یہِ آسان چھُ تَتہِ کھٮ۪ن چیٚن یہِ پَزِ نہٕ اَسہِ کھیٚون کِہیٖنۍ نہٕ اَسہِ پَزِ گَریُک صاف صاف کھیٚن کھیوٚن اَسہِ پَزِ یِم سَبزی وَبزی یِم آسان چھِ گَرَن مَنٛز یِم پَزَن اَسہِ کھیٚنہِ تہٕ تاکہِ أسۍ روزو ٹھیٖک بیٚیہِ پَزَن اَسہِ یِمَے ماسکہٕ پَزَن اَسہِ لاگٕنۍ یا یِم اَتھَن خٲطرٕ یُس یہِ دَوا چھُ یِوان اَننہٕ یُس یہِ سینِٹایزَر چھُ یُس اَتھَن چھُ صاف تھاوان ییٚمہِ سۭتۍ اَسہِ جَراثیٖم تہِ چھِ دوٗر گَژھان یہِ پَزِ اَسہِ مَتھُن گاڑٮ۪ن پَزِ اَسہِ اَصٕل اَصٕل مُشک تھاوٕنۍ یہِ مٔکٕرۍ مُشِک چھَنہٕ پَزِ نہٕ اَسہِ تھاوٕنۍ بیٚیہِ پَزَن اَسہِ یِم گاڑِ تہِ صاف تھاونہِ یِم پَزَن اَسہِ مٔکرِ تھاونہِ کِہیٖنۍ نہٕ تہٕ بہٕ چھَس یَژھان یِہٲے ٹرانَسپوٹ یۄس یہِ اٮ۪جَنسی چھِ یۄس یہِ گاڑٮ۪ن ہٕنٛز اٮ۪جَنسی چھِ یِمَن چھَس بہٕ یَژھان یی وَنُن کہِ یِم گاڑِ چھِ آسان یِم سیٖٹ چھِ آسان یِم چھِ آسان وارِیاہ مٔکرِ یِم تھٲیِو سا صاف یا یِم گاڑِ چھِ آسان یِم چھِ آسان پانہٕ تہِ وارِیاہ مٔکرِ یِم ڈرٛایوَر چھِ آسان یِم نَسا چھِنہٕ ماسٕک لاگان کِہیٖنۍ یِم ٲسۍ وٕکھ تُہۍ رُکاوان یِمَن ٲسِو تُہۍ وَنان ماسٕک لٲگِو سا بٕتھِ تھٲیِو سا کَوَر بٕتھِ تھٲیِو سا بُتھ وُتھ تھٲیِو سا سورُے بنٛد تہٕ بیٚیہِ ٲسوُکھ گاڑٮ۪ن منٛز بَران کَمٕے کَمٕے اَکھ اَکھ زٕ زٕ نَفَر ٲسۍ وُکھ بَران دوٗر دوٗر ٲسوُکھ تھاوان لَکچَن گاڑٮ۪ن منٛز بٔرِو کَمٕے کَمٕے یِمَن بَسَن مَنٛز بٔرِو کَمٕے بَسَن منٛز چھُکھ آسان بوٚرمُت آچار تَتھ گاڑِ تہٕ وَ کیٛاہ پَتاہ کُس کیُتھ اِنسان چھُ آسان مٔکرِ مٔکریار چھُکھ آسان تَتھ گاڑِ تُلمُت تَتھ چھُ آسان مُشُک یِوان تہٕ یُس یہِ کووِڈ چھُ اَمہِ سۭتۍ تہِ چھُ یہِ پھٔلہنُک وارِیاہ خطرٕ چھُ اَسہِ پَزِ اَصٕل صاف روزُن گاڑٮ۪ن منٛز پَزِ دوٗر دوٗر بِہُن گاڑٮ۪ن پَزِ اَسہِ سیٖٹ کَوَر یُس یہِ کَوَر چھُ آسان یِمَن سیٖٹَن وِٹَن پٮ۪ٹھ بیٚہنہٕ خٲطرٕ یہِ پَزِ اَسہِ صاف تھاوُن گاڑِ تہِ پَزَن اَسہِ وارِیاہ صاف تھاوٕنۍ تاکہِ أسۍ تہِ روزو تَمہِ سۭتۍ وارِیاہ صاف اَسہِ اَسہِ پیٚیہِ نہٕ ہَسپَتال گژھُن پرٮ۪تھ دۄہ پرٮ۪تھ کِہیٖنۍ نہٕ گَرے کَرو اَصٕل علاج گَرے کھیٚمو سَبزی کھٮ۪مو یِم چیٖز یِم باقٕے یِم میوٕ وٮ۪و چھِ یِم تہِ چھِ یِم اَمبہٕ کھیٚمو دٲن کھٮ۪مو اَصٕل اَصٕل چھٔلِتھ چیٖز کھٮ۪مو تاکہِ أسۍ روزو یِمو بٮ۪ماریو نِش تہِ دوٗر